علیکم ہے تُہۍ چھُو حظ مہ گاڈٕ فارم پٮ۪ٹھ تُہۍ ؤنۍتو مےٚ حظ گاڈٕ آسہٕ ضوٚرتھ اَسہِ آسہٕ کِلوٗ دَہ بَہہ آسہٕ اَسہِ ضوٚرتھ تۄہہِ کُس کُس قٕسٕم چھُو ترٛاٹ چھُوا تۄہہِ اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ یۄس تۄہہِ یہِ ترٛاٹ فِش چھو یہِ کۄس قٕسٕم چھو تۄہہِ اَچھا اَصٕل قٕسٕم ہَے چھُو اَصٕل قٕسٕم تُہۍ ؤنۍتو مےٚ حظ اَتھ کیٛاہ قۭمتھاہ گژھان آز کِلُوَس ریٹھاہ کیٛاہ چھےٚ شےٚ ہَتھ حظ مگر یہِ ریٹ ہَے چھُو تیزٕے ونان شےٚ ہَتھ حظ وَنہِ اگر زیٛادٕ پہن نِمو پانٛژھ دَہ کِلوٗ چھِنا مےٚ نِنۍ تَتھ گژھیٛا ڈِسکاونٹہ پنٛژاہ رۄپیہِ کٔرۍزیوس وۄنۍ ڈِسکاونٹ اَچھا حظ ٹھیٖک ٹھیٖک ٹھیٖک تہٕ یہِ کَتٮ۪ن چھُو تُہۍ حظ فارم چھےٚ ٹھیٖک مےٚ ؤنۍتو حظ بیٚیہِ یہِ تُہۍ چھُوا یِم مأرۍتھٕے آسان کِنہٕ یِم چھُو تۄہہِ تٔتۍتھٕے اَسہِ تھی رَٹان اَچھا تُہۍ چھُو تٔتۍتھٕے رَٹان تہٕ بیٚیہِ ؤنۍتو اگر وۄنۍ فونَس پٮ۪ٹھٕے اَنناوَو گرٕ

اَچھا ٹھیٖک مےٚ ؤنۍتو یہِ گاڈٕ یہِ چھو گاڈٕ تَتھ کیٛاہ سۄ چھا اَمہِ کھۄتہٕ درٛوٚجی پہن تَتھ چھا کٔنٛڈۍ کٔنٛڈۍ آسان بیول ویول کتہِ چھُو تۄہہِ اَنَن چلو بہٕ حظ کرو تۄہہِ فون تہٕ بہٕ واتہٕ اوٗرۍ بایکہِ پٮ۪ٹھ حظ وٕنۍ آز چھو تۄہہِ گاڈٕ بہ بجہِ بجہِ زیادٕ گاڈٕ چلو ٹھیٖک حظ چھُ بہٕ وٲتۍ تہٕ بہٕ کرہو تۄہہِ تَمہِ ساتہٕ فون تُہۍ چھُو أتی ہیچری پٮ۪ٹھٕے نا چلو چلو چلو چلو اسلام علَے